اسَلامُ عَلَيكُم وَرَحمَةُ اللهِ وَبركاتُهُ ٕاں الحمدُاللہ تُہۍ چھِو ٹھیٖک تُہۍ چھُوا نعیٖم صٲب اچھا ٹھیٖک تُہۍ چھِو یہِ ژوٗنٹھۍ ووٗنٹھۍ چھِو تُہۍ ہیوان تُہی اسہِ حظ یِتھ پٲٹھۍ باغ اکھ گرِ زٕ ترٛےٚ باغ ٲسۍ اَسہِ اَسہِ ٲسۍ پیٹہِ زٕ ژور ساس وسان اچھا تُہۍ چھِوٕ ہٮ۪وان تۄہہِ گژھوٕ یِمن سۭتۍ ڈیٖل اچھا ٹھیٖک کٔہے چھ گژھان تۄہہِ لگ بگ لگ بگ اچھا ٹھیٖک سر تُہۍ ؤنۍ تو مےٚ یہِ کہِ تُہی چھُوٕ یہِ کُلٮ۪ن پٮ۪ٹھ ہیوان کِنہٕ پٮ۪ٹن منز چھو ہیوان اچھا تُہۍ کٔہے چھو ہیوان کُلٮ۪ن پٮ۪ٹھ کٔہے چھو دوان تُہۍ تہٕ پٮ۪ٹن پٮ۪ٹھ کِتھ پٲٹھۍ چھ،و دِوان تُہۍ اچھا ٹھیٖک کِتھ پٲٹھۍ مان ژٕ یتھ پٲٹھۍ اسہِ زیادٕ ییہِ فٲیدٕ تِتھٕے پٲٹھۍ چھِ اسہِ کٕننۍ وۄنۍ تۄہہِ کیاہ چھ باسان تُہۍ دی وا اسہِ کُلٮ۪ن پیٹھٕے کنہٕ پیٹہِ واد اِتھٕے پٲٹھۍ یا کُلہِ واد

اچھا تیٚلہِ چھُ یہِ ٹھیٖک یہِ ؤنۍ تو مےٚ تۄہہِ پیٹہِ مان ژٕ پیٖٹ اگر گژھِ کٔہے گژھِ اکھ پیٖٹ کیاہ گژھِ لگ بگ تتھ کیاہ ریٹ آسہِ نہ حظ تتھ پٮ۪ٹھ نے یی برابٔدی سُہ چھ گژھان کم مےٚ آیے امہِ برونٹھ تہِ آیے مےٚ امہِ کھۄتہٕ علاوٕ وۄنۍ کَرے مےٚ اِتھ پٲٹھۍ دانش صٲبن دِژے مےٚ تُہُند نمبر أمۍ دپے أمس سۭتۍ کٔرو تُہۍ کنٹیکٹ یِم ونے نو تۄہہِ پانے ہُہ أمس سۭتۍ کٔرِو تُہۍ پانے کتھ یہِ ونہِ وٕ تۄہہِ پانے ریٹ بیٚیہِ کیاہ اچھا ٹھیٖک بہٕ چُھس ونان یہِ اگر تُہۍ ہُتھٕے پٲٹھۍ کُلٮ۪ن پیٹھ ہیٚیو نا ژوٗنٹھۍ تۄہہِ چھ تیلٚہِ یہِ پانے پیٹہ تہِ ژوٗنٹھۍ تہِ والہٕ ناوٕنۍ پانے پیٹہِ تہِ اَنٕنۍ پانے چھُنا بَرٲے تہِ کَرناوٕنۍ پانے آ ؤنو حظ ؤنِو حظ

بہٕ تہِ چُھس ونان تِی وۄنۍ چُھس بہٕ ونان یتھ پٲٹھۍ مےٚ زیادٕ فٲدٕ یی تتھٕے پٲٹھۍ ہیٚکہٕ بہٕ کٕنِتھ تمی حسابہٕ ہیٚکہٕ بہٕ کٕنِتھ بہٕ مہ ژھنہٕ یِتھٕے پٲٹھۍ بہٕ مہ دِمہٕ ۄقصان مےٚ چھےٚ یتھ ییٖژاہ محنت لٔج مٕژ بہٕ مہ ہیٚکہٕ نۄقصان دِتھ کینہہ مےٚ چھِ محنت واریاہ لٔج مٕژ بہٕ مہ ہیٚکہٕ نۄقصان دِتھ باغس نہ نہ سُہ ہیٚکِو تُہھ پانہٕ تہِ وٕچھتھ مال چھُ اوکے یہِ اصل تتھ چھِ محنت تہِ ٔلج مٕژ واریاہ بے ہیٚکو نظر تہِ دِتھ تۄہہِ ییو پانے چلو وۄنۍ تیٚلہِ ہیٚکہِ تیٚلہِ ییوا تُہۍ یور نظر دِنہِ باغسٕے منز تیٚلہِ وٕچھوا کیُتھ چھُ ییٚتہِ مال کیُتھ چھُ مالس چھنہٕ کینہہ فِکر اگر تۄہہِ پانس آسوٕ پتہٕ تتیتھ باغس منز چلو کینہہ چھُنہٕ اگر تۄہہِ باسیوٕٹھیٖک چھِ بہٕ وٕ ژوٗنٹھۍ تُہۍ کٔرۍ تو پتہٕ پیٹین منز کٔرۍ وا یا کُلٮ۪ن پیٹھٕے کٔرِوا سُہ چھُ ژےٚ پانس تانی چلو شُکریہ چلو اہن حظ اہن حظ